سٲنِس علاقس یا سٲنِس رِیاستَس منٛز چھِ مُختلِف گورنمیٚنٛٹ سِکیٖم کٲم کَران تہٕ یِم گورنمیٚنٛٹ سکیٖم چھِ یا تہٕ این جی او یا تہٕ گورمینٛٹ یا تہٕ سیٚمہِ گورنمیٚنٛٹ طٔریٖقن پٮ۪ٹھ پَکان تہٕ ؤنٛکیٚس یۄس زن اسہِ ساروٕے کھۄتہٕ بٔڑ سکیٖم چھِ سۄ چھےٚ پی ایم جے صحت سکیٖم یَتھ منٛز زَن گولڈن کارڈ یِوان چھُ اَمہِ گولڈن کارڈُک گۄڈٕنِکُے فٲیدٕ چھُ یہِ زِ اَگر کُنہِ تہِ گرس منٛز کانٛہہ بیمار پیٚیہِ یہِ چھُ أکِس گرس أکِس ؤرۍ یس پانٛژھ لَچھ تام پانٛژھ لَچھ تام دِوان ییٚمہِ سۭتۍ زَن تِم پَنُن علاج مولجہِ ہٮ۪کان چھِ کٔرِتھ اَتھ خٲطرٕ چھِ گۄڈٕنیتھٕے پیوان ریجسٹریشن کَرٕنۍ آدھار کارڈٕ ذٔریعہٕ تہٕ واتان چھُ أکِس نفرس گولڈن کارڈ تہٕ گولڈن کارڈ ییٚلہِ گولڈن کارڈ ییٚمِس نَفرَس بَنیو اَگر سُہ پَتہٕ ایڈمِٹ روٗد ہسپَتالَس منٛز تٔمِس چھِ پیوان تَتہِ پَتہٕ ہسپتالَس منٛز ریجسٹریشن کَرٕنۍ پَنٕنۍ سٲری کاکد پیوان تَتھ کھالٕنۍ تہٕ تٔمِس اِنسانَس یوٗتاہ تہٕ علاج مولجہٕ خٲطرٕ خرچہٕ لگان چھُ سُہ چھُ تٔمس سرکار ڈَریکٹ ہسپتالسٕے تراوان پَنٕنِس اکاؤنٹس منٛز چھُ نہٕ گژھان کیٚنٛہہ اَلبتہ تِمو پٲنٛژو لَچھو منٛز چھُس ژَھیٚنان تہٕ تٔمِس چھِ سٲری علاج فری یِوان کرنہٕ یمہِ سۭتۍ زَن اکھ غریٖب تہِ چھُ پَنُن علاج ہیٚکان کٔرِتھ